تُہۍ حظ چھُو آفِسر ہٮ۪لو اسلامُ علیکُم ٹھیٖک چھُو آ ٹھیٖک تُہۍ چھُوا ٹھیٖک تُہۍ ؤنیُو حظ فون کوٚت حظ گوٚو اَہَن حظ اۭن فون کوٚت حظ گوٚو ہُتھ فونَس ہُتھ تھٲیِو حظ میوٗٹ دوٚپمَے حظ یہِ اَسہِ حظ اوس تھوڑا اَتہِ ٹرٛیکِنٛگ کَرٕنۍ اَسہِ ٲسۍ تھوڑا گایِڈ اَکھ زٕ ضوٚرَتھ یِمَن حظ پتہ آسہِ اَمہِ ایرِیاہُک کہِ کَپٲرۍ کیٛاہ وَتھ چھِ کَپٲرۍ ہٮ۪کَو أسۍ گٔژِتھ ٹرٛیکِنٛگ پٮ۪ٹھ ہر کیٚنہہ حظ یِمَن پتہ آسہِ اَمہِ ایرِیاہُک وَتہٕ پَتہٕ بیٚیہِ کیٛاہ وٕچھُو نہ حظ سُہ حظ کَرَو أسۍ پانَے سُہ مَشوَر أسۍ کوٚت گژھو وٕنۍ حظ چھِنہٕ پتہٕے فِلحال چھِ کران یہِ کَنفٲرمٕے یوت تہٕ تُہۍ دیٖوا گایِڈ اَہَن حظ سۄ اَہَن حظ اۭں أسۍ حظ چھِ لوکَلٹی اَہَن حظ اۭں

اَہَن حظ سۄ حظ چھِ ٹھیٖک

اَہَن حظ اۭں سُے حظ سُہ مےٚ دوٚپ خبر تُہۍ دیٖوا کِنہٕ نہ دیٖوا ییٖتیٛاہ حظ پتہٕ آسَن اَسہِ چھِ واریاہ سُٹوٗڈَنٛٹ سۭتۍ پَتہٕ گٔژھ نہٕ اَسہِ وَتہِ پَتہٕ گژھِ نہٕ اَسہِ وَتہِ گَژھٕنۍ پرٛابلِم تِنہٕ کِہیٖنۍ تہٕ اَہَن حظ اۭں اَہَن حظ اۭں ٹھیٖک حظ چھِ

تۄہہِ اوسُو گۄڈٕنٮ۪تھ وَنُن وَنُن ضٔروٗری مےٚ اوس کَنفٲرٕم کَرُن خبر تُہۍ دیٖوا نہ دیٖوا آز چھِنہٕ حظ آوٕری تُہۍ آسان زیادٕ اَتھ سۭتۍ اَہَن حظ اۭں

اَہَن حظ لوکَلٹی ہٕندی حظ چلو کیٚنہہ نہ حظ چھِنہٕ اَدٕ حظ ٹھیٖک حظ چھِ اَدٕ حظ اَدٕ حظ